سلام وعلیکم اَہَن حظ تُہۍ کٕم حظ

ؤنِو سَر سَر کیٛاہ کیٛاہ دٔلیٖل سَر

اَہَن حظ یہِ چھِ غلط اَہَن حظ بوٚڈ گۅناہ واراہ اَہَن حظ اَہَن حظ یہِ چھِ حظ ہاے لیوٚلہِ پٮ۪ٹھ ژوٗر گژھان دوٚپمَے حظ اَز چھِ گژھان ہاے لیوٚلہِ پٮ۪ٹھ ژوٗر اَہَن حظ آ اَہَن حظ یہِ حظ چھِ واریاہ بُرٕ کٲم اَہَن حظ اَہَن حظ

ٹھیٖک

اَچھا یہِ کیٚنٛہہ یہِ کَتہِ چھُو تۄہہِ کھُلوومُت یہِ کَٔتہِ چھُ کھُلوومُت اَتھ کَتہِ گژھِ یہِ پرٛوگرام ٹھیٖک ٹھیٖک اَتھ کَر چھُ یہِ پرٛوگرام کَر چھُ ٹھیٖک ٹھیٖک ٹھیٖک یہِ حظ گٔے یہِ گٔے یہِ أسۍ حظ کَرو جوایِن کیٚنٛہہ چھُنہٕ پَرواے أسۍ کَرو جوایِن أسۍ دِمو ساتھ تہٕ سا أسۍ حظ دِمو پوٗرٕ ساتھ سا یہِ اَسہِ تام آسہِ تہِ کَرو أسۍ اِنشاءاللہ ٹھیٖک ٹھیٖک کیٚنٛہہ نہَ حظ چھُ اَہَن حظ واراہ وار واراہ واراہ ہارڑ ایٚکشَن چھِ اَتھ منٛز یِوان اہَن حظ ٹھیٖک او کے سَر سَر کیٚنٛہہ چھُنہٕ سَر پَرواے کیٚنٛہہ چھُنہٕ پَرواے أسۍ کَرو کوٗشِش سر